ہیٚلو اَسلام علیکُم ہیٚلو ٹھیٖک حظ چھُ ہیٚلو شُکُر الحمدللہ اَسہِ ٲسۍ یہِ ضروٗرت یِم تُمبکھ نارِ وُمبَکھ نارِ اۭں اَسہِ چھُ خانٛدر بیٚیہِ یِم بانہٕ وانہٕ لۄکٔچہِ تہِ بَجہِ تہِ اَسہِ چھُ رَنٛگ دار تہِ ضروٗرت رَنٛگ روٚستُے تہِ لۄکٔچہِ تہِ بَجہِ تہِ یِمن کیٛاہ ریٹ چھِ گژھان أہنٛہ بیٛاکھ بیٛاکھ اَچھا رَنٛگ روٚستُے رَنٛگ دار اچھا لۄکٕٹۍ اَچھا تہٕ بیٚیہِ ٲسۍ یِم بانہٕ وانہٕ کَتریو ضروٗرت اَچھا پیٛالہٕ چھِ ضروٗرت بیٚیہِ ٲسۍ یِم تاوِ تہِ چھِ بیٚیہِ چھِ بانہٕ بَتہٕ کھیٚنہٕ خٲطرٕ ضروٗرت یِمن کیٛاہ ریٹ چھِ گژھان پَلیٹَن کیٛاہ چھِ گژھان یِمن تھال بانن کیٛاہ چھِ گژھان اَچھا یِم لۄکٕٹۍ تھال بانہٕ کۭتِس چھِ گژھان لۄکٕٹۍ تھال بانہٕ چھِناہ آسان کَتریو تِم کۭتِس چھِ گژھان اَچھا بیٚیہِ چھِناہ تِم کھٲسۍ پیٛالہٕ آسان کیٛاہ تام کَتریو تِم تہِ چھِ ضروٗرت اۭں بیٚیہِ چھِ آسان کَتریو گِلاس تۅہہِ کَتیٚن چھُو دُکان دُکان کَتیٚن چھُو تۄہہِ نہ مےٚ چھُنہٕ یادَے اَز کتیٚن کوٗتاہ ٹایم لَگہِ کَپٲرۍ چھُ یُن اَچھا اۭں یہِ کَر چھُ آسان دُکان یلہٕ اَچھا پَگاہ چھُنہٕ اَسہِ ٹایمے تہٕ پَگاہ کٲلۍکیٚتھ یِمَو اۭں بیٚیہِ چھُناہ کانٛگٕریٚن خٲطرٕ آسان کۄنٛڈلہٕ اَچھا تِمَن کیٛاہ ریٹ چھِ گژھان اکھ چھِ آسان بَجن بجہِ کۄنٛڈلہٕ بیٚیہِ چھِ آسان لۅکچہِ

اچھا بیٚیہِ یِم ژۅچہٕ تاوِ وچہِ تاوِ بیٚیہِ چھُناہ کَتریو آسان توٚمُل کَتریو کَنٛگ چھُناہ آسان یِم وَنٛدَس چھُ تَپان تِم چھُوٕ اَچھا تِمن کیٛاہ ریٹ چھِ گژھان اۭں لۄکٕٹیٚن زٕ ہَتھ ہے چھُ گژھان زیادٕ اَچھا بیٚیہِ باقٕے باقٕے کَتریو بانہٕ چھا اَچھا اۭں جیجیٖر اۭں سٲری مطلب کَتریو بانہٕ چھِناہ سٲری اَز چھِ کھیٚوان تِمنے منٛز تِمَے چھِ ضروٗرت اۭں بیٚیہِ چھُ بیٚیہِ چھُناہ آسان کیٛاہتام سُہ کَتریو بیٚیہِ کیٛاہتام تتھ سُہ نَقشہِ دار یِمو سۭتۍ یہِ کیٛاہتام کھۅرن چھِ پھَش دِوان اۭں تِم بیٚیہِ چھُ بیٚیہِ آسہٕ بِگوارِ زٕ ترٛےٚ ضروٗرت کَتریو بِگوارِ کَتریو بِگوارِ چھےٚ نا آسان اَچھا تِمن چھُ آسان ڈِزایِن سُہ کۄکُر بَنٲوِتھ کیٛاہتام بَناوِتھ اَچھا تِمَن چھا آسان کہِ رَنٛگ وَنٛگ کٔرِتھ نَقشہٕ وَقشہٕ کٔرِتھ کِنہٕ یِتھٕے کٔنۍ اَچھا جٔجیٖر جٔجیٖر تہِ چھا آسان سَادٕ کِنہٕ تِمَن چھُ آسان کَلر کٔرِتھ نٔزدیٖک اَدٕ کیٛاہ بِہِو خدایَس